وعلیکُم سَلام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 اَوا اَوا سٲری ٹھیٖک تُہۍ ؤنِو آ بٕے چھُس ویقار آ آ بٕے چھُس بٕے چھُس تُہۍ کٕم چھِو اَچھا ادنان چھُو وَن سا کیٛاہ حُکُم چھُ سانہِ

اَچھا اَچھا ٹھیٖک ٹھیٖک تۄہہِ کیٛاہ فنٛگشَن چھُ کیٛاہ فنٛگشَن آ ٹھیٖک چھُ تُہۍ ؤنِو مےٚ ڈَیٹ وَیٹ بیٚیہِ ؤنِو کیٛاہ فَنٛگشَن چھُ تٲریٖخ ؤنِو تٲریٖخ کٲلۍکٮ۪تھ ہا اَچھا اَچھا تھٲرٹیٖن تُرٛواہ کٔژِ بَجہِ یِمہٕ بہٕ دَہ بَجے اَچھا کُس فَنٛکشَن چھُ ویڈِنٛگ چھا اَچھا چلو چلو ٹھیٖک چھُ بہٕ یِمہٕ بہٕ یِمہٕ بیٚیہِ ؤنِو تُہۍ یہِ اَچھا بیٚیہِ چھا مےٚ زٕ ترٛےٚ نَفر اَنٕنۍ سۭتۍ کٔژ نفر اَنَکھ بہٕ سۭتۍ اَچھا ترٛےٚ نَفر کِراے وِراے کَرو پَتہٕ اَتی کَتھ کیٛاہ کیٛاہ حظ آ جان پہَن آسَنو تُہۍ گٔژھِو گۄڈٕٮ۪تھ وُچھِنۍ أتی دیٖزیو تُہۍ کِراے اَدٕ کیٛاہ اَدٕ کیٛاہ ٹھیٖک بہٕ چھُس ٹھیٖک تُہۍ کٔرۍزیٚو پَگاہ کال مےٚ ٹھیٖک چھا اَدٕ کیٛاہ اَدٕ کیٛاہ بِہِو خۄدایَس حوال